اَگر أسۍ کَتھ کَرو فیسٹوَلن ہِنٛز یا بَڑین دۄہن ہِنز یِم سٲنِس ڈِسٹرک گاندربَلس منٛز بَناوانہٕ چھِ یِوان تِمن منٛز چھِ عید الفطر یا عیدالاضحی چھ اَسہِ آسان لۄکٕٹ عیٖد بٔڑ عیٖد تہِ یَتھ أسۍ وَنان چھِ یا واریاہن واریاہن ؤلی کِرامن ہِندۍ عرُس مُبارک تہِ چھِ أسۍ مَناوان یا چھُ یِوان ییٚتہِ ساروی کھۄتہٕ بٔڑ مٲلہٕ میالا کھیٖر بَوانی سُہ تہِ چھُ سٲنِس ڈِسٹرک کس منٛز بَناونہٕ یِوان